سٲنِس ایریا ہَس منٛز چھِ مختلف اِدارٕ یوٗنیوَرسِٹی کالج یَتھ منٛز بَچہِ پَران چھِ یِتھ پٲٹھۍ زَنہٕ یُس سون ایریا چھُ یَتھ منٛز چھِ کینٛہہ پرٛیویٹ سکوٗل یَتھ منٛز بیبیج لینٛڈ چھُ سادات ویلی چھُ بیٚیہِ چھِ کینٛہہ گورمیٚنٛٹ سکوٗل تہِ گورمیٚنٛٹ بایِز ہایر سیٚکنٛڈرٛی چھِ گورمیٚنٛٹ گٔرلٕز ہایر سیٚکنٛڈرٛی چھِ تہٕ یُس سٲنۍ ڈِسٹِرٛک چھِ یَتھ منٛز چھِ اَکھ کالج تہِ یَتھ گورمیٚنٛٹ ڈِگری کالج گاندَربَل چھُ ناو بیٚیہِ چھِ ییٚتہِ پالِٹیٚکنیٖک کالج تہِ تہٕ بیٚیہِ یُس یَتھ ایریا ہَس منٛز نزدیٖک یُس یوٗنیوَرسِٹی چھِ یوٗنیوَرسِٹی آف کشمیٖر چھِ بیٚیہِ چھِ ایٚگرِکَلچَر یوٗنیوَرسِٹی یُس سُہ تہِ چھِ اَسہِ نزدیٖکٕے بیٚیہِ چھِ سٲنۍ سٕے ڈِسٹِرٛکَس منٛز سُہ ییٚتہِ زَن شُرۍ پَران چھِ تہٕ پنٛنہِ یۄس یہِ زِندگی چھِ اَتھ چھِ بروںٛہہ پَکناوان یِمَے ادارٕ چھِ أنٛدۍ پٔتۍ زیادٕ سٲنِس ایریا ہَس منٛز ییٚتہِ بَچہِ پَران چھِ